اگر زَنتہٕ أسۍ پرٛانہِ زمانچہِ ہِسٹرٛی پٮ۪ٹھ نظر ترٛاوان چھِ سٲنِس بچپَنَس منٛز چھِ واریاہ یادگار کیٚنہہ تِمہٕ چیٖز یِم زَنتہٕ اَسہِ ہیٚچھ پرٛانہِ ہسٹری پٮ۪ٹھ زِ کِتھ پٲٹھۍ ٲسۍ پرٛٲنۍ بادشاہ حکوٗمَت کران کِتھ پٲٹھۍ ٲسۍ تِمو مِنِسٹرٛی پَنٕنۍ ڈٮ۪ولَپ یہِ کٔرمٕژ کِتھ پٲٹھۍ اوس تِہُنٛد رہن سہن لُکَن ہُنٛد کِتھ کیٛاہ غذا ٲسۍ تِم کھٮ۪وان کِتھ پٲٹھۍ ٲسۍ تِم کاشتٕکٲری کران کِتھ پٲٹھۍ ٲسۍ تِم پَلَو لاگان کِتھ پٲٹھۍ ٲسۍ تِم جنٛگ کران کِتھ پٲٹھۍ ٲسۍ تِم کانٛہہ علاقہٕ زینان کۄس کۄس فِلاسفی ٲسۍ تِم چلاوان کانٛہہ تہِ ایریا زینٛنہٕ خٲطرٕ یہِ ہسا چھِ اَکھ اِنسانَس خٲطرٕ اَکھ لاہہِ عمل بنان زِ کِتھ پٲٹھۍ پَزِ مےٚ پَنٕنۍ زندگی گُزارٕنۍ زِ پرٛانٮ۪ن لوٗکَن کَم کَم مُشکِلات ٲسۍ یِوان پیش تِم کیٛاہ ٲسۍ پَتہٕ تٔمۍ خٲطرٕ کران اگر زَنتہٕ پونٛسُک حساب اوس تِمَن واریاہ کَم آسان مگر تَمہِ پَتہٕ کِتھ پٲٹھۍ ٲسۍ تِم پَنٕنۍ دربارَس منٛز اَکھ دربار ٲسۍ تِم بُلاوان یُس زَنہٕ تِہُنٛد کیبنِٹ اوس آسان کِتھ پٲٹھۍ ٲسۍ تِم تَتہِ کَتھ کران یِم زَنہٕ تِم مختلف اِشوٗ ٲسۍ لُکَن ہٕنٛد آسان یِم زَن تِم مُختلف پرٛابلِم آسہٕ لُکَن ہٕنٛز آسان واریاہ مُشکِلات ٲسۍ لُکَن ہٕنٛدۍ آسان تِمہٕ ٲسۍ سُہ مسلہٕ حلہٕ کران تہٕ بیٚیہِ ہسا چھِ سانہِ زندگی پٮ۪ٹھ واریاہ اَکھ اثر یہِ زِ سون یُس زَنتہٕ مُلُک چھُ یہِ کۭتیٛاہ کالہِ پٮ۪ٹھ چھُ بنیمُت کَمو کَمو بادشاہو کٔر یَتھ پٮ۪ٹھ حکوٗمت کُس کُس ظُلُم آو پیش یا کٔمۍ بادشاہَن کٔر اصٕل پٲٹھۍ حکوٗمت یہِ ہسا چھِ أکِس اِنسان خٲطرٕ اَکھ لاہہِ عمل بنان برٛونٛٹھ کُن زندگی گُزارنہٕ خٲ